وعلیکُم اسلام جی بِلکُل فرمٲیو اچھا اچھا دَوا کیٛاہ ہیٛوٗ دِژاے مےٚ کُس ہیٛوٗ دَوا دِژاوٕ تۄہہِ مےٚ اچھا ٹھیٖک میٛادَس کیٛاہ چھُ باسان اَز کیٛاہ چھُ باسان کانٛہہ اِمپرومٮ۪نٹ آیہِ نا کِہیٖنٛی اچھا اُلٹی چھِ باسان

اچھا اچھا کہیٖنٛۍ چھُنہٕ اَتھ چھِ کَرٕنۍ کٲم اَگر تۄہہِ کَنٹِنیو باسیٚو نا یتھٕے پٲٹھۍ اُلٹی کوتاہ ٹَایِم ووتوٕ تۄہہِ دَوا کھیٚوان اچھا آٹھ دَہ دۄہ یہِ چھا کیٚنٛہہ خاص کھیٚنہٕ سۭتۍ باسان اُلٹی کِنہٕ کیٚنٛہہ تہِ اگر کھیٚیِو تُہۍ ٹھیٖک چھُ وُںکیٚن چھا باسان وُنکیٚن ما چھُ باسان دوٛپمو وُنکیٚن ما چھُ تۄہہِ باسان اُلٹۍ گۄڈٕنیٚتھ ٲزیٚو تُہی کَران کٲم صُبحص ٲزیٚو تُہی سَیرا ڈی ٹیبلِٹ اَکھ کھیٚوان ٹھیٖک چھا اور تَمہِ پَتہٕ گژھِ اکھ چیٖز کَرٕنۍ کٲم ترٛیش ٲسۍ زِ چیٚوان واریاہ زیادٕ دۄہَس ہٲں تہٕ فلحال گَژھ یہِ ماز واز یہِ گَژھ نہٕ کھیٚون فلحال خٲطرٕ کِہیٖنٛۍ تہِ بیٚیہِ اگر تۄہہِ باسیٚو بیٚیہِ ساتہٕ کُنہِ تہِ ساتہٕ یا وُنکیٚنسٕے اَگر تۄہہِ باسیٚو تیٚلہِ کَرنٲوزیٚو پٮ۪نٹاپ فوٹیٖن اِنٛجَکشَن اَکھ ٹھیٖک چھا آ تَمہٕ پَتہٕ یُس تۄہہِ دَوا چھُ مےٚ دیُتمُت سُہ کٔرۍزیٚو تُہی کَنٹِنیو سُہ کھیٚزیٚو تُہۍ یتھٕے پٲٹھۍ یِتھٕ کٔنۍ تُہی کھیٚوان آسِوٕ ٹھیٖک ییٚمہِ ساتہٕ زیادٕ آسہِ باسان اُلٹی ہُنٛد یا باسان آسہِ نا مےٚ گٔے نہٕ فَرق کِہیٖنٛۍ تیٚلہِ گَژھِ پٮ۪نٹاپ فوٹیٖن اِنجَکشَن اَکھ کَرناوُن تہٕ بیٚیہِ صُبحس سَکلی یا مطلب نیٚنٛدرِ ؤتھۍ یوٛت گَژھ کھیٚون دَوا سَیرا ڈی دَوا فوٛل اَکھ ٹھیٖک چھا یہِ چھُ ٹیبلِٹ یِوان یوٚہَے گَژھِ کھیٚون تہٕ بیٚیہِ کَرنٲوِو اِنٛجَکشَن کَرنٲوِو ہَفتَس کھَنٛڈس تہٕ دویہِ دوہۍ ییٖزیٚو یہِ اِنٛجَکشَن اَکھ کَرناوان پَتہٕ ؤنۍزیٚو ہَفتہٕ باد کیٛاہ باسہِ تۄہہِ ٹھیٖک چلو